سیٖکھ کباب ریٚسپی ٲس میانہِ خٲطرٕ اکھ سخت آ بناوُن تِکیازِ مےٚ اوس نہٕ وُنِس تام سیٖکھ کباب آ بناوُن تگُن کینٛہہ اوترٕ ییٚلہِ عیٖز دۄہ آیہِ پٔژھ تیٚمہِ دۄہ دوٚپ مےٚ ممی ژٕ کر مےٚ مدد سیُن پکاونَس منٛز اور تٔمۍ دیُت مےٚ سیٖکھ کباب بناونُک کٲم تتھ خٲطرٕ گوٚوُس بہٕ گۄڑٕ کسٲے دُکانَس پٮ۪ٹھ تہٕ اوٚنُم مژھ سُہ أنِتھ ترٲیِم وۄکھلس منٛز تہٕ دِتمیوٚس ژیٹ ژیٖوٗٹُم ییٖتِس کالس تتھ لٔگۍ پانٛژھ دہ منٹ ژیٹنس اور ییٖتِس کالس سۄ پوٗرٕ آیہِ تیٚمہِ پتہٕ أنۍ مےٚ نون تہٕ رلومس تہٕ بییٚہِ تروومَس لیٚدرِ چمچہٕ اکھ بییٚہِ تروومَس جایین تہٕ بییٚہ تروومس گرم مثال بییٚہ أنۍ ممی بییٚہِ زٕ ژور مثال تہٕ ترٲیِن تتھ ییٚلہِ سُہ اسہِ سورے رلوو تہٕ تیٚمہِ پتہٕ دوٚپ ممی یہِ چھِ شیٚشتٕر راڈ یہِ متھ ژٕ أتھۍ تہٕ دِس گول آکٲری سۄ لٲج مےٚ تتھ کُن وارٕ وار وارٕ وار گۄڈٕ سۄ تتھ کُن چپکان کینٛہہ تیٚمہِ پتہٕ موٚتھ مےٚ تتھ گۄڈٕ آب اۭ شیٚشتٕر راڑِ اور لوگُم یہِ مس تتھ کُن لاگٕنۍ اور لاگان لاگان ییٖتِس کالس بنیٚو اکھ کباب تہٕ تمہِ پتہٕ دِیُت مےٚ تتھ پٮ۪ٹھہٕ بییٚہِ مسال اتھہٕ سۭتۍ موٚتھ مس پٮ۪ٹھہٕ بییٚہِ تیٚمہِ پتہٕ تھوٚو سُہ سیٖک کباب اسہِ نارس پٮ۪ٹھ آ لگ بگہٕ پنٛدہن ٹو وُہن منٹن اور وُہہِ منٹہِ باد اوس سُہ گوٚومُت اصِل پٲٹھۍ تیار یۄس یہِ سیٖک کباب ریٚسپی چھِ یہِ چھِ واقعی سخ ریٚسپی اۭ لیکِن اتھ منٛز چھِ پیٚوان روزُن انسانس صبر سان اور تمبلُن چھُنہٕ کینٛہہ یہِ ریٚسپی چھِ بنان ٹھیٖک ٹھاک اور أسۍ چھِ ہیکان یِم کباب پتہٕ ایٚنجاے کٔرِتھ